دِس کال اِز نَو بیٖنٛگ رِکارڈِڈ سلامُ علیکُم ؤنِو حظ تُہۍ کٕم حظ شامس چھِ گٔمٕژ ژوٗر اَچھا اَچھا تُہۍ کیٛاہ ونان أمۍ سٕنٛدِ بارَس مَنٛز أمِس کیاہ پیٚیہِ کَرُن أمِس چھُ یہِ یُس مطلب اِسلام چھُ ونان یہِ ژوٗرَس گَژھِ اَتھٕ ژَٹُن تہٕ قانوٗن کِہیٖنۍ قانوٗن کیٛاہ سزا دِیہِ یہِ چھُ پُلیٖسَس اَتھِ حوال گامہٕ ما چھُو تۄہہِ أمِس مطلب سزا وزا دیُن تہٕ یُس اِسلام چھُ ونان اِسلام مُطابِق اَگر تُہۍ سزا چھِو یَژھان دیُن اَگر اِسلٲمی حکوٗمت تتہِ آسہِ تیٚلہِ دِمو أمِس أمِس ژَٹو تیٚلہِ نَرِ زٕ اَتھٕ چھ ژَٹُن تیٚلہِ أمِس تہٕ تُہۍ ؤنِو تُہۍ کیٛاہ کٔرِو اَتٮ۪تھ أمۍ چھ حظ عیال تہٕ أمۍ چھ ژوٗر کوٚرمُت تہٕ اِسلام چھُ ونان أمِس ژٔٹِو نَرِ قانوٗن یہِ سزا ونان اَسہِ مُکمل کَرُن پَتہٕ ہٮ۪کہٕ نہَ حظ گژھِتھ اِسلامُک چھُ یہِ سوال اِسلام چھُ ونان اِسلامُک چھُ یہِ قانوٗن کہِ أمِس چھ اَتھٕ زٕ ژَٹُن اَتھ مَنٛز ہیٚکو نہٕ أسۍ کِہیٖنۍ ؤنِتھ تہِ تہٕ اِسلامُک چھُ تیٚلہِ چھُ اِسلامُک چھُے مانُن آ أمِس چھُو یہَے کَرُن وۅنۍ تہٕ وُچھِو وۅنۍ تُہۍ تُہۍ گامَس مَنٛز تُہۍ وُچھِو کیٛاہ ونان گامس مَنٛز کیٛاہ مَشوَرٕ یِیہِ تۄہہِ

ٹھیٖک حظ چھُ بیٚیہِ ؤنِو حظ اَتھ بارَس مَنٛز وۅنۍ کیٛاہ آ یہِ چھُ بہتر پُلیٖس سٕے حوال کَرُن پتہٕ یہِ پُلیٖس سزا قانون دِیہِ أمِس تہٕ آ تَمہِ پتہٕ کیٛاہ آسہِ شرعیتکِس حدوٗدس مَنٛز اَگر أسۍ وُچھو أمِس چھُ شرعیت ونان اَتھٕ زٕ ژٔٹِو مگر ییٚلہِ اِسلٲمی حکوٗمت آسہِ اَگر نہٕ اِسلٲمی حکوٗمت آسہِ کِہیٖنۍ تیٚلہِ گوٚو یہِ قانوٗنَس حوال کَرُن قانوٗن کیٛاہ سزا دِیہِ أمِس یہِ گوٚو قانونَس تانۍ اَمہِ پتہٕ وُچھِو تُہۍ وُنکٮ۪ن اِسلٲمی حکوٗمت تہِ کِہینۍ تہٕ تُہۍ چھِو یَژھان برادٔری پانہٕ وٕنۍ کَرٕنۍ تہٕ وُچھِو کیٛاہ سزا دِہوٗس تُہۍ پانہٕ وٕنۍ تہٕ کیٛاہ باسٮ۪و تۄہہِ عیال تہِ چھُس بچاوُن وَغیرہ آ ٹھیٖک حظ ٹھیٖک اَدٕ حظ